السلام علیکُم جِناب ہونی ڈیٖلر چھُوا اَسہِ ہسا اوس جِناب ماچھ نیُن اَتھ کیٛاہ ریٹھاہ گژھان اَسہِ ہَسا ٲس نیُن کِلوٗ زٕ ژور اَسہِ چھِ دُکان خٲطرٕ نہ بہٕ چھُس پانہٕ کٕنان یہِ رِٹیلَس منٛز اَتھ کیٛاہ ریٹھاہ گژھان اَدٕ حظ تُہۍ کَتہِ چھِو بَناوان یہِ جنٛگل ہہ ہیوٚر اچھا یہِ کَمِن پوشَن پٮ۪ٹھ چھِو تُہۍ تُلان جنٛگلی پوشَن اَدٕ حظ ٹھیٖک چھُ مےٚ کٔہۍ گژھِ اَگر بہٕ وۄنۍ نِمہٕ دَپ ڈِسکاوُنٛٹ میلہِ اَصٕل اَدٕ حظ ٹھیٖک چھُ بیٚیہِ ؤنۍتو مےٚ اَتھ کٔژ قٕسٕم چھِ ماچھَس اَچھا کُس کُس سفید سفید ناو بوٗز مےٚ گوڈٕ یہِ کیٛاہ آسان ماچھ تُلرِ ہُنٛد رانی آ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک بیٛاکھ گوٚو ہُہ بیٛاکھ گوٚو سُہ ہُہ لیوٚدُر ماچھ نہ زَگ کَلرَس پٮ۪ٹھ ٹھیٖک چھُ تُہۍ ؤنۍتو مےٚ اَگر بہٕ وۄنۍ سٮ۪ٹھاہ پہم نِمہٕ ماچھ تُلرِ زٕ ژور یہِ أنۍزیو سٮ۪مپٕل تیٚلہِ سورُے یہِ سۭتۍ زٕ ژور قٕسٕم اَمِکۍ فٲیدٕ کیٛاہ کیٛاہ چھِ سَفید ماچھِک سَفید سفید ماچھِک وَنہٕ کیٚنٛہہ دَپ یہِ چھٲتۍ واتۍ خراب بَلغم آسہِ وۄتھان کلس آسہِ دگ وگ کران یہِ چھُ لگان تَتھ تہِ ٹھیٖک چھُ اچھا یہِ اکھ یہِ زگ ماچھ صاف کُس اَکھ چھُ یِمو منٛز سَفید ٹھیٖک چھُ تیٚلہِ ؤنۍتو مےٚ بہٕ یِمہ اوٗرۍ کِنہٕ تُہی یِیِو یور اٮ۪ڈرَس ہہ بہٕ چھُس روزان کٮ۪لمہٕ اَوا یَتھ اَپوزِٹ ڈگری کالیج کٮ۪لَم ٹھیٖک چھا بہٕ نِمہٕ بیٚیہِ یِم سٮ۪مپٕل ترٛٮ۪نوَے سۭتۍ ہہ سَفید زگ تہِ تہٕ ہُہ کالا ماچھِ تہِ یِم پسنٛد کیٛاہ کیٛاہ چھِ کران تَمی منٛز اَنناوٕ پَتہٕ سٮ۪ٹھاہ ہن اَدٕ حظ بِہِو رۄبَس حوالہٕ